وعلیکُم السلام ٹھیٖکٕے چھِوا اَوا ٹھیٖکٕے ٲسۍ مےٚ حظ اوس ہُہ تۄہہِ چھُوا ہُہ یہِ ماز دُکان کَٹہٕ مازٕے یوت ہہ مےٚ حظ اوس یِتھ کَنۍ کَٹہٕ ماز ضوٚرَتھ اَکھ کویِنٛٹل کھنٛڈ اوس یہِ دٔہمہِ ٲٹھۍمہِ چھُ اَسہِ تھوٚمُت یہِ ٲٹھۍمہِ دٔہمہِ تھوٚمُت چھُ اَسہِ اَہن حظ اَسہِ چھُ خاندر وۄنۍ چھُ اَسہِ تھوٚمُت کَٹہٕ مازٕے یوت تَمہِ دۄہ اَہن حظ دوٚپمَے نہ مےٚ اَسہِ حظ چھُ کیِنٛٹل کھنٛڈ اَسہِ چھُ کَٹہٕ مازٕے یوت دیُن تَمہِ دۄہ کویِنٛٹل برابر منٛزٕ گژھِ تَتھ أڑِس نیرٕنۍ أڑجہِ دار ؤڑجہِ دار گوٚژھ تٔتھۍ منٛزٕے سورُے کیٚنٛہہ نیرِ پَتہٕ سُہ تَمی منٛز اَہن حظ اَہن حظ اَہن حظ اَدٕ وۄنۍ وازَس سۭتۍ تہِ کَرناوہو تُہۍ کَتھ أسۍ اَسہِ حظ چھُ ہَتھ ترٛامہِ ہَتھ ترٛامہِ چھِ اَسہِ برابر تَبکھ ماز وَبکھ ماز گژھِ آسٕنۍ ترٛٲم تَمکی یِمن سُہ نیرِ سُہ نل وَل نیرن گۄشتابہٕ نیرن اَہن حظ اَہن حظ اَہن حظ اَوا اَوا تِمَے مٲرۍتو تہٕ یہِ تۄہہِ پَنٕنۍ اَہن حظ اَہنہٕ اَہن حظ اَہن حظ آ یہِ چھُ سِپیشل آسان اَہن وازَے چھُ وَلہٕ سُہ چھِ بازرُک وازٕ أمِس چھِ پَتہ لاگُن اہن حظ اَہن حظ گامٕکٮ۪ن چھُنہٕ تَگان بازرٕکِس چھُ آسان یہِ اَہن حظ اَہن حظ اَہن حظ ٲٹھ نَو چھَے کیٚنٛہہ نہ حظ أسۍ یِمو پانَے تور سُہ تہِ چھِ اَسہِ پَے تُہُنٛز لوکیشن چھےٚ اَسہِ پَے تُہۍ کَتٮ۪تھ چھِو یُس مےٚ یہِ أسۍ اُکنٕے اَہن حظ یہِ چھُ تۄہہِ ٲٹھۍ می تھاوُن اَہن حظ ژیٖری نہ حظ صبُحٲے کَتہِ لگہِ ژیٖری رنو او یہِ تھاوَو اِنتِظام گژھِ آسُن برٛونٛٹھٕے

نہٕ حظ ژور پانٛژھ بَجے لاگہِ سُہ کٲم ہَنہٕ ترٛےٚ ساڑ ترٛےٚ تام گژھِ اَہن حظ اَہن حظ اَہن حظ ٹھیٖک چھُ تُہی ؤنِو وۄنۍ ریٹ تۄہہِ آسان پَے پَتہٕ اَہن حظ نہٕ حظ کینٛہہ چھُنہٕ پَرواے اَسہِ چھُ اَمہِ خرچومُت تۄہہِ گژھیوٗ رۄپیہِ دَہ زیننے تہٕ ہارنہِ نہٕ کیٚنٛہہ ٹھیٖک چھُ نہ حظ ٹھیٖک چھُ ٹھیٖک اَہن حظ وعلیکُم السلام